اَہنٔز آ سٲنِس گامَس منٛز چھُ ہاسپِٹل بسم اللہ ہاسپِٹل اَتہِ چھُ واریاہ فیسلٹی اَگر کٲنٛسہِ کینسر آسہِ یا ہاٹ ڈزیزز أمِس چھُ یِوان اَتہِ واریاہ اَصٕل عٮ۪لاج کَرنہٕ اَتہِ چھُ واریاہ بہترین فیسلٹیز اَگر کٲنٛسہِ کیٚنٛہہ تہِ دود آسہِ تٔمِس چھُ یِوان اَتہِ علاج کَرنہٕ